آز برونٹھ دہ دۄہ ٲس مےٚ تۄہہِ نِش اکھ کِتاب ییٚمیُک ناو چھُ بارِستانہِ اردوٗ تۄہہِ نِش آرڈر کوٚرمُت مَگر پَتہٕ لٔجۍ مےٚ پَتہ زِ مے مےٚ چھِ یہِ آلریڈی کِتاب تہٕ مےٚ کوٚر یہِ کِتابہِ ہُند آرڈر کینسل مَگر ؤنۍ تہِ آے نہٕ مےٚ پونسہٕ واپَس کِہیٖنۍ مےٚ کَرے ہیڈکواٹرَس پٮ۪ٹھ تہِ فون ییٚمِس نِش مےٚ ہیٚژ کِتاب تٔمِس نِش تہِ ییٚمِس نِش مےٚ یہِ کِتاب ٲس ہیٚنۍ تٔمِس تہِ کوٚر مےٚ فون پَلیٹ فارمَس پٮ۪ٹھ تہِ کوٚر مےٚ فون کہِ مےٚ کیازِ آیہِ نہٕ ؤنۍ تہِ پونسہٕ واپَس کِہیٖنۍ تُہۍ ؤنِو سہ مےٚ کہِ ؤنیُک تام کیازِ آیہِ نہٕ مےٚ پَنٕنۍ پونسہٕ واپَس کِہیٖںۍ بیٚیہِ ؤنو سہ مےٚ کہِ کوٗتاہ ٹایم لگہِ ؤنۍ تہِ میٲنۍ پونسہٕ واپَس یِنَس کہِ کٲژَن دۄہَن تانۍ ہٮ۪کن میٲنۍ پونسہٕ واپَس یِتھ مہربٲنۍ کٔرِتھ کٔرِو میٲنۍ پونسہٕ جلد سے جلد واپَس کیازِ کہِ تِم چھِ مےٚ سٮ۪ٹھاہ ضروٗری مےٚ چھُ تِمَن بدل کِتاب ہیٚنۍ